ییٚتہِ چھِ کٔشیٖر مَنٛز مطلب کامَن چھِ یا تف وف سُہ کولڈ فیٖور ییٚتہِ چھِ مگر ییٚتہِ چھِ فِلوٗز جلدی گَژھان یِم فِلوٗز چھِ جلدی گَژھان اِنفٮ۪کشَن چھِ اگر کانٛہہ نیٚبرِم ٹوٗرِسٹ یا یورٕ چھِ ٹوٗر یہِ چھِ ٹوٗرِسٹ ایریا یورٕ چھِ ٹوٗرِسٹ یِوان تِم اگر کانٛہہ بٮ۪مٲرۍ آسٕنۍ سُہ چھِ جلدی اَسہِ گژھان سُہ چھِ اَسہِ جلدی گژھان سون اِمیوٗن سِسٹَم چھُنہٕ تیوٗتاہ ہٮ۪ل ہلدی تہِ آسان کِہیٖنۍ سون اِمیوٗن سِسٹَم چھُ آسان ویٖک تَمہِ کہِ وَجہ سۭتۍ چھِ اَسہِ جلدی یِم بٮ۪مارِ کَران اِفٮ۪کٹ بیٚیہِ ییٚتہِ کیٛاہ چھُ اگر فار ایٚگزامپٕل کیٚنٛہہ معموٗلی اِنسان اَن ہَیجیٖنِک فُڈ چھِ کھٮ۪وان تمہِ سۭتۍ چھِ تٔمِس گژھان اِنٹَسٹاینَل یِم اِنٹَسٹاینَل اِنفٮ۪کشَنٕز چھِس گَژھان باقٕے چیٖز چھِ گژھان ییٚتہِ چھُ ٹایفایڈ فیٖوَر بیٚیہِ چھِ ییٚتہِ کَنڈِشَن مطلب یِم کیٛاہ چھِ وَنان اَتھ تہٕ وٮ۪دَر کَنڈِشَنٕز چھِنہٕ آسان یہِ جان کِہیٖنۍ نہٕ سون وٮ۪دَر چھُ أتی چھُ آسان تاپھ أتی چھُ آسان اوٚبُر تہٕ تَمہِ وَجہ سۭتۍ تہِ چھُ یہِ کَران سٲنِس ہٮ۪لتھَس اِفٮ۪کٹ یَتہِ چھِ ساروی کھۄتہٕ زیادٕ مطلب تۭر آسان کٔشیٖر مَنٛز تہٕ تَمہِ کہِ وَجہ سۭتۍ چھِ اِنسان وارِیاہ زیادٕ بٮ۪مار پٮ۪وان بیٚیہِ ییٚتہِ سُوایِن فٕلوٗ کامَن مطلب یا کانٛہہ تہِ آی فٕلوٗ چھِ کیٚنٛہہ یِم چیٖز چھِ گَژھان اگر اِنسان فار اٮ۪کزامپٕل کیٚنٛہہ پُوَر ڈایٹ چھِ نِوان تَمہِ سۭتۍ چھُ سٲنۍ ہٮ۪لٕتھ ییٚتہِ اِفٮ۪کٹ جلدی گَژھان سوٗ أسۍ چھِ کیٚنٛہہ مطلب کھٮ۪وان کیٚنٛہہ اورٕ یور چیٖز تمہِ سۭتۍ چھِ اَسہِ جلدی اِفٮ۪کٹ گژھان ییٚتہِ چھُ مطلب پٔلوٗشَن چھُ وارِیاہ زیادٕ آسان تَمہِ سۭتۍ چھُ اِنسانَس اِفٮ۪کٹ گَژھان یُس ییٚتہِ وارِیاہ زیادٕ پوٚلوٗشَن چھِ تَمہِ کہِ وجہ سۭتۍ چھِ سٲنۍ ہٮ۪لٕتھ وارِیاہ زیادٕ فِٹ أسۍ چھِ دٔستی بٮ۪مار پٮ۪وان اَسہِ چھِ کیٚنٛہہ نَتہٕ کیٚنٛہہ اِنفٮ۪کشَن گژھان یا اگر کیٚنٛہہ تہِ کُنہِ فار اٮ۪گزامپٕل نیٚبرٕ چھِ یِوان اور کانٛہہ تَمہِ سۭتۍ تہِ چھِ اَسہِ جلدی جلدی اِنفٮ۪کشَن گژھِ ہیٚکہِ ہٮ۪کان گٔژھِتھ سا کیٚنٛہہ تِم چیٖز مطلب کَنڈِ